ییٚتہِ پٮ۪ٹھ یہِ لوک ڈاوُن گوٚو تَتہِ پٮ۪ٹھ چھِ شُرۍ وۄنۍ آن لینٕے آسان یَتھ موبایلنٕے پٮ۪ٹھ دَپان أسۍ چھِ پران ٹوٗشن تہِ رَٹان کوچِنگ تہِ کران مَگر اَمہِ سۭتۍ گوٚو شُرین ۂنز زندگی تَباہٕے کیازِ کہِ أمۍ ٲسۍ گژھان ماسٹرَس برونہہ کَنیتھ بیٚہوان ماسٹر سُند پرہہ اوسُکھ روزان مَگر آز چھُ نہٕ یِمَن آز چھِ أمۍ تھاوان فون لٲگِتھ پانہٕ آسان ہُپٲر گِندان فونن سۭتۍ لٔگۍ أچھٕ لَجہِ یِمن خراب گژھِنہِ بیٚیہِ بیٚیہِ لگۍ یِمۍ یِمَن چھُ گژھان ژوٚوُہ گنٹہٕ دوہس اَتھ فونسٕے سۭتۍ بیٚہتھ کٲنسہِ مٲلِس ماجہِ چھِ وَنان أسۍ چھِ پران تہٕ ہورٕ چھِ پَتہٕ آسان بدل کامہِ کران ییٚمہِ سۭتۍ یہِ یِمَن شُرین پٮ۪ٹھ اَثر پیوٚو